کینٛہہ رٮ۪تھ برونٛٹھ کَتھ چھِ اَسِہ اَنے واشِنٛگ مِشیٖن یعنی پَلو چھَلٕنۍ مِشیٖن اَنے اَسِہ اِنٹٮ۪کسٕچ تَتھ گٔیے رٮ۪تھ چورا گۄڈنِکٮ۪ن دہَن وُہَن دوٚہَن چَلے سۄ ٹھیٖک نارمٔلی یِتھ پٲٹھۍ باقٕے واشَنٛگ مِشیٖن چَلان چھِ تہٕ دَہِہ دۄہِہ باد ہٲو تٔمۍ پَنٕںۍ خٲمی یِم تَتھ خٲمی أسۍ تِم وٕچھۍ اَسِہ وٕنِس تام تَتھ أسۍ چھِ تٔمۍ واریاہ تنٛگ أنۍ مٕتۍ واشِنٛگ مِشیٖن اَنے مےٚ اِنٹٮ۪کسٕچ کینٛہہ رٮ۪تھ برونٛٹھ تہٕ بہرحال دہ دۄہ ییٚلہِ گٔیے تہٕ واشنٛگ مِشیٖن ہٲے پَنٕںۍ خٲمی یِم تَتھ

اَہم چیٖز یُس چھُ سُہ ٲسۍ نہٕ پَلَو صاف چھَلان تِتھ پٲٹھۍ کینٛہہ یِتھ پٲٹھۍ چھَلٕنۍ گژھِ ہا بہٕ چھُس واریاہ پَچھتاوان مےٚ کیازِ أنۍ سۄ واشِنٛگ مِشیٖن گٔیے غلطی زِںدگی منٛز مےٚ أنۍ سۄ واشِنٛگ مِشیٖن تَتھ متعلق چھُ مےٚ واریاہ بیڑ اٮ۪کٕسپیٖرینٕس یا بہٕ وَنہٕ تَتھ متعلق سُہ چھِنہٕ ٹھیٖک واشِنٛگ مِشیٖن سۄ پَزِ نہٕ اَنٕںۍ اِنٹٮ۪کسٕچ واشِنٛگ مِشیٖن کینٛہہ تہٕ اہم کَتھ بیٛاکھ اگر کانٛہہ واشِنٛگ ِمشیٖن چَلو خراب تہِ گژھِ تَتھ چھِ آسان تیٚلہِ تہِ ہوم سٔروِس یا تَتھ چھِ آسان سٔروِس سٮ۪نٹَر تَتھ چھُنہٕ نہ ییٚتہِ سٔروِس سٮ۪نٹَر تہٕ نہ چھِ تَتھ اَسہِ مطلب سنبھالَن وول تَتھ تَمِچ خٲمی دوٗر کَران یُس وۄنۍ مےٚ مٮ۪کنِک اوٚن سُہ اوٚن مےٚ وٕنیُک تام دوٚیہِ ترٛیِہ لَٹہِ تتھ سنبھالنہِ تٔمۍ سنبھول تَتھ سُہ الگ الگ یِم تان چھِ تَتھ سُپِن چھُس یِوان سُپِن موٹَر الگ بیٛاکھ چھُس یِوان پَ یہِ ہۄکھناونُک الگ یہِ چھَلنُک الگ بیٛاکھ چھُس یِوان ہۄکھناونُک الگ تہٕ یُس تَتھ چھ یہِ ہۄکھناونُک سُہ موٹَر اوس الگ سُہ چھُ تَتھ گژھان بِہِتھ تہٕ بِہِتھ وُنیُک تانۍ سنبھول سۄ دۄیہِ لَٹہِ دۄیہِ لَٹہِ سنبھولُس پَتہٕ ترٛیٚمہِ لَٹہِ ییٚلہِ بہٕ تنٛگ آوُس تہٕ مےٚ کٔر کٲم مےٚ اوٚن تَتھ سُہ نو اٮ۪سَمبلٕے پاٹٕے سورُے تہٕ ترٛووُس نو بہرحال دِتۍ مٮ۪کنِکَس پونٛسہٕ وونٛسہٕ تہٕ لوٚگ سُہ پٮ۪ٹھٕ تَتھ تِم پونٛسہٕ تہٕ واشِنٛگ مِشیٖن چھِ أنمٕژ رۄپیَن بَہَن ساسَن مگر وٕنیُک تانۍ لٔگۍ تَتھ پٮ۪ٹھٕ بیٚیہِ شیےٚ ساس تہٕ بیٚیہِ تہِ چھِ مےٚ باسان وٕنہِ تہِ چھَنہٕ سۄ ٹھیٖک چَلان وٕنہِ تہِ اگر سۄ سنبھالنَس پٮ۪ٹھ بہمو تَتھ لَگن وٕنہِ تہِ بیٚیہِ رۄپیہِ زٕ ژور ساس بیٚیہِ پٮ۪ٹھٕ تیٖتِس چھَنہٕ سۄ واشنٛگ مٔشیٖنٕے سۄ باسے مےٚ واریاہ فٔضوٗل واشِنٛگ مِشیٖن یۄس اَسِہ أنۍ کینٛہہ رٮ۪تھ برونٛٹھ اِنٹٮ۪کسٕچ نہ چھِ سۄ پَلَو چھَلان اَصٕل پٲٹھۍ نہ چھِ تَتھ پَلَو جورا بَنان ترٛاوٕنۍ بیٚیہِ چھِنہٕ سۄ پاوَر سَپلاے ساروٕے کھۄتہٕ سۄ نِوان زیادٕ بیٚیہِ شورٕ بَلاے کیاہ وَنو تۄہِہ بہٕ شور کۭژاہ چھِ سۄ کَران خۄدایہ شور چھِ سۄ واریاہ کَران سۄ واشِنٛگ مِشیٖن سۄ چھ کَن کھٮ۪وان تَمہِ شورٕ سٕتۍ تَتھ چھِ آسان واریاہ شور گژھان تَتھ ماشنگ واشِنٛگ مِشیٖن ییٚلہِ تَتھ پَلَو چھِ ترٛاوان بیٚیہِ چھِ تَتھ ییٚلہِ سِپِن دِوان آٹومیٹِک سِپِن چھُ آسان اِنسان چھُ تھَوان سِپِن دِتھ دپان چَلو بیٚہمَو وۄنۍ آرام سان یہِ چھَلہِ پَلو پانَے مگر تۄہِہ چھو پَے سۄ چھِنہٕ پَلَو ییٚلہِ سۄ تَتھ منٛز چھِ ترٛاوَن سِپِن چھِ تھَوان دِتھ کینٛہہ مِنَٹ چھِ گژھان سۄ چھِ گژھان رُکِتھ تَتھ چھِ پٮ۪وان ووٚتھُن تہٕ ووٚتھُن دیُٚن سُچ ووٚتھُن تہٕ ووٚتھُن پٮ۪وان دیُٚن سُچ سۄ گژھِ ہا پانَے چَلٕنۍ سۄ چھَنہٕ پانَے تہِ چَلنٕے بیٚیہِ چھِنہٕ سۄ پَلَو تہِ چھَلان صاف کِہینہٕ بلکلٕے نہٕ کِہینۍ وَنہِ سنبھالے تہٕ مےٚ دوٚپ گژھِ ٹھیٖک تیٚلہِ تہِ چھِنہٕ ٹھیٖکٕے گژھان چَلان کینٛہہ دۄہ تہٕ پَتہٕ گژھان بیٚیہِ تی حال یہِ تَتھ گۄڈٕ چھِ آسان سۄ باسے مےٚ واریاہ خَراب باسے مےٚ سۄ پَزِ نہٕ اَنٕنۍ بیٚیہِ ساروٕی کھۄتہٕ تَتھ چھَنہٕ پَنٕںۍ یُس تَتھ پَنٕنۍ سٔرِوِس آسِہ ہا سۄتِہ چھِنہٕ تَتھ کِہینۍ تٔمۍ کَمپٔنی ہِنٛد نَفَر یی ہَن دی ہَن نظر تَتھ وارَنٹی تہِ ٲسۍ نہٕ تَتھ تیٖژاہ وارَنٹی ٲسۍ تَتھ کینٛہہ رٮ۪تھ تِم وارَنٹی تہٕ سُہ تہِ گوٚو فٔضوٗلٕے سُہ تہِ آیہِ نہٕ سنبھالنٕے بیٚیہِ باسے مےٚ سۄ واریاہ لوکَل کَمپٔنی مےٚ چھُ پھیران مےٚ کیازِ أنۍ سۄ اِنٹٮ۪کسٕچ واشِنٛگ مِشیٖن ط بہرحال گٔیے غلطی زِندگی منٛز چھُ اِنسان ہیٚچھان رُت چیٖز أنِتھ تہِ موٚکُر چیٖز أنِتھ تہِ دۄنوٕنی نِش چھُس سبق مِلان مےٚ مِلیو سبق یی زِ مےٚ پَزِ ہا نہٕ سۄ اَنٕنۍ مےٚ کٔر سۄ غلطی سۄ واشِنٛگ مِشیٖن أنِتھ مےٚ ٲسۍ نہٕ سۄ واشِنٛگ مِشیٖن اَنٕنۍ بلکُلٕے کِہینۍ وۄنۍ اَنے مےٚ سۄ تہٕ مگر سۄ چَلے نہٕ ٹھیٖک بلکُلٕے کِہینۍ تہٕ وۄںۍ چھُس بہٕ اَز پَچھتاوان مےٚ کیاز أنۍ سۄ واشِنٛگ مِشیٖن مےٚ ٲسۍ نہٕ ساکھ اَکھ اَنٕنۍ مےٚ آسہِ ہا بَدل کانٛہہ أنمٕژ یَتھ ہوم سٔروِس تہِ آسہِ ہا یا یَتھ سٔروِس سٮ۪نٹَر تہِ آسہِ ہا یۄس یا ٹھیٖک ٹھاک چَلہِ ہا تہٕ یِتہِ پے نہٕ ٹھیٖک ٹھاک قۭمتَس یِتہِ پے نہٕ سَستہٕ کینٛہہ یِتہِ پے اَصلِس قۭمتَس مگر تیٚلہِ تہِ چھِنہٕ یہِ تَتھ قۭمتَس لایق یُس اَتھ قۭمَتھ چھُ تَمہِ قۭمتٕچ ہِنٛز کٲم دِژ نہٕ أمۍ کینٛہہ وُنیُک تانۍ گٔیے یَتھ رٮ۪تھ جورا أسۍ چھِ أمۍ واشِنٛگ مِشیٖن واریاہ تنٛگ أنۍ مٕتۍ اَتھ چھُ سُہ موٹَر گژھان بِیٚہِتھ تہٕ بِیٚہِتھ بِیٚہِتھ تہٕ بِیٚہِتھ بیٚیہِ چھِنہٕ اَتھ بَنَان آب زیادٕ ترٛاونٕے یہِ چھِ گژھان تیٚلہِ تہِ بِیٚہِتھ پَلو جورہ ترٛاوہوس تیٚلہِ تہِ گژھان بِیٚہِتھ أمۍ واشِنٛگ مِشیٖن أنۍ أسۍ واریاہ تنٛگ اَمہِ کھۄتہٕ بہتر چھِ مےٚ باسان اَتھٕ سٕتۍ پَلَو چھَلٕنۍ یہِ گٔیے نہٕ واشِنٛگ مِشیٖن اَنٕنۍ کینٛہہ یہِ گٔیے گَرَس منٛز اَکھ بُربٲدی اَنٕنۍ یَس دہَن بَہَن ساسن واشِنٛگ مِشیٖن أنۍ تَتھ لٔگۍ بیٚیہِ پٮ۪ٹھٕ زٕ ژور ساس وۄںۍ لَگنَس بیٚیہِ پٮ۪ٹھٕ زٕ ژور ساس تیٖتِس چھَنہٕ یہِ واشِںٛگ مِشیٖنٕے بہٕ کیاہ وَنو تۄہِہ بہٕ اوٚننَس ییٚمۍ واشِنٛگ مِشیٖن واریاہ تنٛگ واریاہ زیادٕ تنٛگ مےٚ چھِ پھیران مےٚ کیازِ اَنے یہِ واشِنٛگ مِشیٖن تَمہِ دۄہ مےٚ کٔر یہِ بٔڈ بار غلطی مےٚ أنۍ یہِ واشِںٛگ مِشیٖن مےٚ پَزِ ہا نہٕ یہِ اَنٕںۍ واشِنٛگ مِشیٖن ط کینٛہہ کیازکہ اَتھ منٛز درٛاے واریاہ خٲمی مےٚ باسے نہٕ یہِ واشِنٛگ مِشیٖن بلکُلٕے ٹھیٖک